اَسلامُ علیکُم جِناب ٹھیٖک چھُو حظ آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ یہِ تُہۍ چھُو حظ یہِ اَیَر ایجَنٛٹ چھِو حظ فیضان حسن اَدٕ سا ٹھیٖک چھُ ژٕ وَن حظ مےٚ مےٚ ٲسۍ رِیٖسَنٛٹہٕ پَنٕنِس یَتھ پٮ۪ٹھ حظ اِنسٹاگرٛام ایکاوُنٛٹ چھُنہٕ حظ تَپٲرۍ ٲسۍ مےٚ تُہٕنٛدۍ یِم پیج کِنۍ حظ اَکھ ٹِکَٹ بُک کٔرمٕژ تُہۍ وُچھِو سۄ کۄس ہِِش چھِ تُہۍ کٔرِو چیک ٹِکَٹ اَکھ ٲسٕم بُک کٔرمٕژ آ تُہۍ وُچھِو سُہ کیٛاہ ایٚٹ دا ریٹ آف چھِ تہٕ بیٚیہِ کوٚت کوٚت چھِ اَہَن حظ آ ایٚٹ دا ریٹ آف یہِ وَن حظ مےٚیہِ پۄنٛسہٕ کوٗتاہ اوس آ نَو ساس روپیہِ تہٕ بہٕ حظ اوٚسوٕ یہِ وَنان کیٚنٛہہ کَنٛڈِشَن حظ آیہِ یِژھ تہٕ یُس یہِ مےٚ ٹِکَٹ چھِنہٕ حظ یہِ چھِ مےٚ کَرٕنۍ کٮ۪نسَل مگر بہٕ چھُس نہٕ شوٗوَر کیٚنٛہہ یُس یہِ رِفَنٛڈ چھُنہٕ حظ یہِ گژھیٛا ہَنٛڈرَنٛڈ پٔرسَنٛٹہٕ گژھیٛا نایِنٹی پٔرسَنٛٹہٕ گژھیٛا کیٛازِ کہِ اَتھ چھِ پَتہٕ تھوڑا بہت ژھیٚنان کیٚنٛہہ پۄنٛسہٕ تہٕ بہٕ اوسُس تٔتی تٔتی منٛز اوسُس بہٕ تھوڑا کَنٛفیوٗز ژٕ وَن حظ مےٚ اگر مےٚ نایِن تھاوزَنٛٹہٕ کہِ نایِن تھاوزَنٛٹہٕ کیٛاہتام چھُ کوٚرمُت یہِ بُک تہٕ اَتھ کوتاہ گژھِ پَتہٕ پٮ۪ٹھٕ یہِ حظ کیٚنسَل اگر بہٕ کیٚنسَل کَرٕ یہِ ٹِکَٹ ایٚکچُؤلی چھِ مےٚ کَرٕنۍ تِکیٛازِ کہِ کَنٛڈِشَن آیہِ یِژھ چھِنہٕ حظ تۄہہِ چھُو پانَس پتاہ مےٚ چھُنہٕ وۅنۍ تور ٹیور کَرُن کیٚنٛہہ وۅنۍ چھُس بہٕ دَپان اگر بہٕ کیٚنسَل کَرٕ تِکیٛازِ گاٹہٕ تہِ گژھِ نہٕ گژھُن کیٚنٛہہ تَوَے چھُس بہٕ دَپان آ اَسَلام احمد شاہ کُپوارہ کُپوار کُپوارہ آی ڈی نمبر حظ چھُ وَن نایِن تھرٛی ٹُو زیٖرَو ٹُو ٹُو ٹُو آ نہَ حظ یہِ مےٚ حظ اوس یہِ ڈِسکاوُنٛٹ وچرَس پٮ۪ٹھ نایِن تھاوزَنٛٹ ترٛےٚ تھرٛی ہنٛڈرنٛڈ نایِن نایِن اوس ڈِسکاوُنٛٹ حظ آ اَچھا تُہۍ چھِو وَنان یہِ تُہۍ چھُو وَنان یہِ یہِ حظ آ ٹرٛے اَچھا

اَچھا ٲٹھ ساس پانٛژ ہَتھ رۄپیہِ گَژھَن حظ مےٚ ڈاریٚکٹہٕ ایٚکاوُنٛٹ رِفنٛڈ کِنہٕ تِم گژھَن تِم گژھَن یَتھ تِم یِن کیش اوٚتتھٕے وَن حظ

ٹھیٖک چھُ اوس مےٚ یِہَے زانُن حظ یہِ یُس یہِ مےٚ ایٚکاوُنٛٹ چھُنہٕ حظ یہِ چھُ تھوڑا بہت اَتھ چھِ پرٛابلِم بہٕ دِمہو تۄہہِ یورٕ ایٚکاوُنٛٹ کَرہَو پرٛووایِڈ بیٛاکھ تٔتھی کٔرِو تُہۍ یہِ ٹرٛانٕسفَر ٹھیٖک حظ چھُ اَدٕ سا ٹھیٖک چھُ